مۄنگہٕ پھلہِ سۭتۍ یِوان کُٹھ بَرنہٕ یہِ چھِ کٲشِر پٲٹھۍ وَنان لَمپس شال بیٚون بیٚون مَگر ٹانگہِ وَزِ کُنٕے چھِ یِوان تِمَن لوٗکن خٲطرٕ اِستعمال کرنہٕ یِم اِنسانس وُچھِتھ آسن الگ الگ گژھان مَگر ییٚمہِ ساتہٕ تَس اِنسانس آسہِ لڑے گژھان تِم آسن یکجھۄٹھ یِوان تٔمِس ہملَس تَتھ چھُ یِوان وَننہٕ شال بیٚون بیٚون ٹانگہِ وِز کُنٕے تہٕ أکِس کُٹھِس منٛز ژور دروازٕ نہٕ أکِس کُٹھِس منٛز ژور اِنسان نہ دٲر تہٕ نہ دروازٕ چھِ یِوان وَننہٕ یہِ أکِس ڈوٗنِس یَتھ نہٕ کُنہِ اَندٕ تہِ گاش اَژان مَگر تَتھ منٛز چھِ آسان ژور گوجہِ